بہٕ چھُس گوٚمُت پنٕنٮ۪ن دوستن سۭتۍ چکرس پہلگام یُس بہٕ ؤنکیٚن ییٚمیُک بہٕ تزکرٕ ؤنکیٚن کرٕ تہٕ أسۍ ٲسۍ اتھ منٛز پا شیٚے دوس سۭتۍ شیٚے دوس ٲسۍ أسۍ پانہٕ ؤنی اسہِ ٲسۍ تُجمٕژ بٔڑ گٲڑۍ اکھ سۭتۍ تہٕ أسۍ ٲسۍ أسۍ کھٔتۍ اسلام آباد پٮ۪ٹھ پہلگام کُن تہٕ اتھ منٛز وتہِ وتہِ رُکے أسۍ واریاہن جاین یتھ منٛز مشہوٗر چھُ اکڑ پارکہِ منٛز رُکے أسۍ تتہِ کوٚر اسہِ تھوڑا سیر بو سیر تفری بیٚیہِ چے چاے واے بیٚیہِ کھیٚو تھوڑا بہت ہلکہٕ اۭں غذا تہِ کھیٚو تھوڑا بہت تہٕ امہِ پتہٕ رُکے أسۍ لنٛگبل ٹاپ نِش ییٚتہِ آبُک تھوڑا مزٕ تُل آبُک فا اۭں آبس سۭتۍ کوٚر تھوڑا گِنٛدُن ویُںٛدُن تہٕ یتھ أسۍ کٲشِر پٲٹھۍ چھِ ونان آبہٕ لڑٲے تہٕ تمہِ پتہٕ کٔر یہِ کٔر اسہِ کٲم تمہِ پتہٕ کھٔتۍ أسۍ پہلگام ییٚتہِ اسہِ اکھ ہوٹل کوٚر بُک یتھ ناو اوس ہوٹل باے سرم تہٕ ییٚتہِ أسۍ دۄن ترٛین دۄہن پتہٕ بیٖٹھۍ تہٕ تِمن امہِ دۄہ شامن ییٚمہِ دۄہ شامن أسۍ اور وٲتۍ أسۍ ٲسۍ تھٔکمٕتۍ واریاہ اسہِ کوٚر امہِ دۄہ آرام أسۍ شونٛگۍ سیٚودُے اسہِ کھیٚو بتہٕ تہٕ أسۍ شونٛگۍ سیٚودُے بیٚیہِ دۄہ درٛایہِ أسۍ اتہِ پٮ۪ٹھ پتہٕ سیر و تفریٖح خٲطرٕ باقٮ۪ن جاین یہٕے پہلگامس نزدیٖک رلیٹِڈ چھِ تہٕ یتھ منٛز گۄڈٕنٮ۪تھ چھِ بے تاب ویلی چھِ سنٛدن وور چھُ امرناتھ چھُ مہاگُنس ٹاپ چھُ اِسو ٹاپ چھُ تہٕ گاف کورٕس چھُ تہٕ بیٚیہِ تہِ باقٕے جایہِ یِمن یِمن جاین أسۍ سیر تفریٖح خٲطرٕ گٔے تہٕ اتھ منٛز یہِ امیُک ہر کُنہِ چیٖزس چھُ اکھ پنُن تجرُبہٕ آسن دۄستن سۭتۍ گژھنس تہِ دوستن سۭتۍ سیر تفریٖح گژھنس منٛز تہِ چھُ اکھ الگ پنُن اکھ تجرُبہٕ اکھ تہٕ یہِ تجرُبہٕ اوس واریاہ مزٕ دار تہٕ یہِ روٗز اکھ زندگی منٛز اکھ یادگار روٗد یہِ سفر چوٗنٛکہِ اسہِ لوٚگ اتھ اتھ منٛز اتھ دوستن سۭتۍ واریاہ مزٕ تہٕ اتھ منٛز کوٚر اسہِ واریاہ یتھ منٛز اسہِ گُرۍ سوٲری تہِ کٔر شیٖن جنٛگ جنٛگ تہِ گِیُنٛد تہٕ سم اتھ باوجوٗد گٔے أسۍ واریااہن جاین پٮ۪ٹھ تہِ یتھ یِم مےٚ تزکر کٔرۍ آلریٚڈی تہٕ یہِ سیر تفریٖح ہُنٛد یہِ موقعہٕ یُس اسہِ یہِ اکھ یاترا کٔر سیر تفریٖح ہِنٛز یہِ ٲسۍ واریاہ اصٕل تہٕ واریاہ مزٕ دار تہٕ امہٕ پتہٕ ؤتھۍ اسۍ دۄیہِ ترٛیہِ دُہۍ بعد اورٕ واپس تہٕ بیٚیہِ رُکے أسۍ دۄہس کھنٛڈس پہلگام تہٕ یتھ منٛز اسہِ فاینل ٹرٕپ کٔر پںٕنۍ کنکٕلوٗڑ فاینل ٹرٕپ یہِ کٔر ٹرٕپ پنٕنۍ اکھ واتنٲوۍ اختتامس پٮ۪ٹھ تہٕ وٲتۍ أسۍ پنُن گرٕ صحیح سلامت